اگر أسۍ کتھ کرو کھیٚلہٕ گنٛدنن ہنٛز فرق أکِس گامس تہٕ شہرس منٛز فرق چھِ اِتھ پٲٹھۍ زِ گامس منٛز چھِ آسان جگہ جگہ مٲدان میثر ییٚتٮ۪ن أسۍ گنٛدِتھ کٔرِتھ چھِ ہیٚکان تہٕ اتھ برعکِس شہرس منٛز چھِ آسان مختصر مٲدان یہِ منقرٕد چھِ آسان آمٕتۍ گنٛدنہٕ خٲطرٕ کرنہٕ تہٕ بییٚہِ یِم گامن منٛز مٲدان چھِ آسان ییٚتہِ أسۍ گنٛدان کران چھِ تِم چھِنہٕ آسان سمبٲلِتھ شیٖرِتھ کینٛہہ اتھ برعکِس یِم شہرن منٛز چھِ مٲدان آسان تِم چھِ آسان واریاہ خوبصورت تہٕ بییٚہِ سمبٲلِتھ کٔرِتھ آسان تہٕ گامن منٛز چھِ أسۍ گنٛدان کُنہِ تہِ جایہِ کُنہِ تہِ جگہس پٮ۪ٹھ کانٛہہ رُکاوٹ چھنہٕ آسان شہرن منٛز چھِ أسۍ گنٛدان سِٹیڈیمن منٛز یا پٕلییِنٛگ گرونڈ یِم چھِ آسان تٔتی چھِ أسۍ گنٛدان تہٕ بییٚہِ چھِ فرق یہِ زِ گامن منٛز چھُنہٕ تیوٗتاہ اسہِ سُہ ایٚکِسپوجر یا سُہ پُلیٹفارم مِلان کینٛہہ یہِ اسہِ أکِس شہرس منٛز گندنس چھُ مِلان تتہِ چھِ آسان واریاہ فیٚسلٹی تہِ ایٚولیبٕل اتھ برعکٕس گامس منٛز چھنہٕ آسان تِم فیسلٹی ایٚولیبٕل کینٛہہ یُس زن اکھ گنٛدان وٲلِس اکھ پلیٹ فارم ملہِ تہٕ یا تٔمِس نفر ژور وٕچھن تہٕ سُہ پکہِ برونٛہہ کُن تتھ کھیٚلہِ منٛز گامن منٛز چھِنہٕ اسہِ یِم چیٖز میثر گژھان کینٛہہ